ہیلو یُس یہِ گٲڑۍ چھِ نہ حظ مےٚ یہِ گٔے وَتہِ اَڑٕ وَتہِ گٔے یہِ بِہِتھ یَتھ گوٚو پنچَر ٹٲرَس نہ چھِ یہِ چَلان نہ کینٛہہ نہ چھِ اَتھ ہارَن چَلان سیوٚد سیٖٹہٕ کَوَر تہِ چھِ پھٔٹمٕتۍ کیٛاتھام سیٖٹہٕ تہِ چھےٚ پھَچمَژٕ اورٕ یور یورٕ ہور بہٕ گوٚوُس پریشان حظ ییٚتٮ۪س زبردَس تۄہہِ کیٛاہ یَتھ ایجنسِیا چھو تھٲومٕژ اَتہِ یہِ یہِ چھِ فٔضوٗل ایجَنسِیا کیٛاہ تھام بہٕ گوٚوُس واریاہ پریشان کیٛاہ تھام وَتہِ منٛز پھَسیووُس بہٕ وٕنۍکٮ۪س بہٕ کَرٕ تہٕ کَرٕ کیٛاہ تُہۍ ؤنِو مےٚ ٹٲر چھِ یَتھ پَنچَر گٔمٕتۍ سیٖٹ کَوَر چھِ تھٲومٕتۍ اورٕ یوٗر گٔمٕتۍ سیٖٹ کَوَر تہِ سورُے کینٛہہ وۄتہِ منٛز پھَسیووُس بہٕ ییٚتٮ۪س وۄنۍ کیٛاہ کَرٕ بہٕ تُہی ؤنۍتو مےٚ تہٕ پھسووَس کوٚپٲٹھۍ تُہۍ کیٛازِ چھُو نہٕ اَصٕل پٲٹھۍ کَران یِم نظر دِوان گاڑِ کِہیٖنۍ اَصٕل پٲٹھۍ اگر تُہۍ نظر آسہِ ہا دِژمٕژ وٕنۍکٮ۪س ما گژھِ ہا مےٚ یہِ مُشکل کِہیٖنۍ پھَسیووُس وٕنۍکٮ۪نَس سٮ۪مَنٛزباگ وۄتہِ بہٕ گژھٕ تہٕ گژھٕ کوٚت وٕنۍکٮ۪س تُہی ؤنۍتو مےٚ کَران کیٛاہ چھُو یہِ تُہۍ کیٛازِ چھُ یِتھ کٕنۍ یہِ کَم سٔروِس کیٛازِ چھو تُہۍ دِوان تُہۍ کیٛاہ چھُو کَران یہِ گژھِ نہٕ آسُن کینٛہہ باردُبارٕ ما یِمہٕ بہٕ وۄنۍ تُہٕنٛز کَمپٔنی منٛز یِتھ کٕنۍ پَنٕنۍ گٲڑۍ سَنٛبھالنہِ وۄنۍ یِم نہٕ باردُبارِ اور یا تُہٕنٛدی یِم تۄہہِ یۄس ایجَنسی اور ما ییہِ کانٛہہ بہٕ ما بہٕ کِتھ کٕنۍ یِمہٕ اور باردُبار